ییٚلہِ مطلب کہِ اِنسان کُنہِ ؤرٕک پٕلیس پٮ۪ٹھ چھُ آسان کیٚنٛہہ کٲم چھِ آسان کَران یا کُنہِ تہِ پَتہٕ چاہے سُہ آفِسَس منٛز چھِ کَران کٲم یا سکوٗلَس مَنٛز چھِ کٲم کَران تٔمِس چھِ پٮ۪وان تَمہِ وِزِ واریاہ زیادٕ مطلب کہِ اَصٕل مِزازُک پٮ۪وان روزُن اَگَر تٔمِس شَرارَتھ آسہِ تٔمِس چھِ پٮ۪وان ژاپُن چھِ پٮ۪وان ژاپُن کیٛازِکہِ نیٚبرٕ کَنہِ چھِنہٕ گَرِچ حالات کیٚنٛہہ آسان گَرِ چھِ لَڑٲے گژھان تہٕ أسۍ چھِ أتھی وَتھان یا ہُہ یہِ کَران واپَس مگر گَرِ چھِ تَتہِ چھِ پٮ۪وان ہٮ۪نٛڈٕل سُچویشَن کَرٕنۍ تَتہِ چھِ پٮ۪وان مطلب اِنسان چھِ پٮ۪وان کَرُن یہِ بہٕ چھَس وٕنۍکٮ۪س پرٛایویٹ کیٚنٛہہ کَران اگر بہٕ یورٕ واپَس وَتھٕ تہٕ مےٚ مَہ گژھِ کیٚنٛہہ پانَس پرٛابلِم تَتہِ چھِ پٮ۪وان واریاہ زیادٕ ہٮ۪نٛڈٕل کَرٕنۍ سُچویشَن تَتہِ چھِ پٮ۪وان پَنُن پان مَناوُن یہِ گوٚو چلو گٔژھِنۍ ہُہ یہِ تَتہِ چھِ پٮ۪وان پَنُن مایِنٛڈ ریٚڈی کَرُن اَگر کیٚنٛہہ لَڑٲے چھِ گَژھان تَتہِ چھِ پٮ۪وان کَمپرٛومایِز کَرُن بیٚیہِ گژھِ ہیٚچھُن کہِ کَمپرٛومایِز کَرُن سُچویشن